وعلیکم سلام کٕم چھِو آ ؤنِو حظ

ہاں کیٛاز نہٕ ییٚتہِ چھِ یُس یہِ ڈِسٹرک بانڈی پورہ چھُ نہ حظ ییٚتہِ چھِ زیادٕ کَران یہِ کٲم وُچھ حظ ڈایریٚکٹ ہیکو نہٕ تُہۍ تُہۍ چھُو خبر کَتہ روزان چھُو نہ حظ تُہۍ ہیٚکِو نہٕ ڈایریٚکٹ کٲم ترٛٲوِتھ اَمہِ خٲطرٕ چھُو تۄہہِ گۄڈٕ نفر اَکھ چُنُن زٔن یا موٚہنیوٗ پَتہ برٛونٛہہ کُن پَکنایہِ اَہن حظ وٕچھ گۄڈنیٚتھ یٚیٚلہ تُہۍ ڈِسٹرک بانڈی پورہ ییِو بِزنِس کَرنہِ تۄہِ زانیٚو نہٕ ییٚتہ کٕہٕنۍ ما زَانیو تۄہہِ ییٚتہِ کٕہٕنۍ تہٕ یِم مط یِم یُس یہِ مطلب برونٛہہ کُن تھاوان چھِ یِہ زٔنۍ ادکیاہ آچھا آ بے شک ییٚتہِ حظ چھِ یہِ کیٛازکہِ ییٚتِکۍ یِم موہنی چھِ تِم تہِ چھِ زیادٕ یِہے کٲم کَران آ اَہن حظ آ چلو شُکریہ تُہۍ چھِو حظ پَتہ اگر تۄہہِ بِزنِس چھو کَرٕنۍ گۄڈٕنیٚتھ تہٕ اَتھ منٛز ہیٚکیٚو تۄہہِ گانٹھ تہِ یِتھ واریاہ

مطلب لُکھ ما أڑۍ ما چھِ أڑۍ چھِ تُلان تہٕ نِوان اِتھَے کَنٮ۪تھ چھِ مطلب یِم نِوان جام وام نِوان اِتھَے کَنٮ۪تھ ٹھیٖک حظ چھُ اگر تۄہہِ باسان چھُ تہٕ کٔرۍ تو اَہن حظ ماز چھُ زیادٕ کَران تُہۍ کُس مال چھِو کَران اَہَن حظ آ ٹھیٖک درٛوگ حظ کنہ یُہے سوٚگُے کوٗتاہ چھِ یِمَے بَناوان مگر أسۍ نہٕ زیادٕ درٛوگ کَران کِہیٖنۍ تہِ نہٕ آ ا ٹھیٖک حظ چھُ ییٚلہِ تۄہہِ باسان چھو تہٕ ٹھیٖک چھُ کٔرِو تُہۍ تیٚلہِ یہِ سِٹاٹ بزنِس

اَہَن حظ وچھُو کیٛاہ آسہِ خۄدایَن لیوٚکھمُت سٲنِس نصیٖبَس بیٚیہِ تُہٕنٛدِس نصیٖبَس چلو ٹھیٖک چھُ اَدٕ حظ ادٕ حظ